کھیل کوٗد چھِ اِنسان سٕنٛدِ خٲطرٕ ضروٗری اَکھ چیٖز ییٚلہِ تہِ کانٛہہ اِنسان کھیل کوٗدَس سۭتۍ یا کامہِ سۭتۍ چھُ لَگَان تٔمِس چھُ پانَے یُس تٔمِس پریشٲنی غم تفریٖک چھِ آسَان تِم چھِ تٔمِس ژَلَان بہٕ اگر کَتھ کَرٕ اگر کانٛہہ نَفَر چھُ آسَان پریشان گَرِ بِہِتھ بےٚ روزگٲری طور چھِ آسَان گَرِ بِہِتھ یا تٔمِس چھُ آسَان گَریُٚک کانٛہہ دَباو چھُ آسَان یا ذہنی دَباو چھُ آسَان تٔمِس سُہ چھِ گَژھان گیم گِنٛدنہِ سُہ چھِ روزَان تُکُن آوُر تٔمِس چھُ روزَان دٮ۪ماغ آوُر تٔمِس چھُ گژھان دٮ۪ماغ مٲنۍ تو تُہۍ اَکہِ قٕسمُک فرٛٮ۪ش چھِ تٔمِس گژھان دٮ۪ماغ تہٕ ییٚلہِ سُے بہٕ ییٚلہِ سُہ بیٚیہِ کھَ باقیَن لُکَن سۭتۍ چھُ اورٕ یورٕ گژھان اورٕ یور گِنٛدنَس منٛز تِکیازِ گِنٛدنَس ہیٚکہِ نہٕ نَفَر أکی أکی ساتھ کینٛہہ سُہ ہیٚکہِ نہٕ کُنُے زوٚن گِندِتھ کینٛہہ سُہ چھِ گِنٛدَن بیٚیہِ أکِس دۄن سۭتۍ سُہ چھِ کَران تِمَن سۭتۍ کَتھ باتھ سُہ چھُ کم تِمَن سۭتۍ کَران او وۄتھُن بِہُن کَران تِمَن سۭتۍ تَمہِ سۭتۍ چھُ تٔمِس سُہ ٹٮ۪نشَن چھُ سُہ چھُ سورُے ژَلَان تِکیازِ ییٚمِس نَفرَس اگر کانٛہہ نَفَر ڈرٛگسن سۭتۍ چھُ آسَان سُہ چھِ آسَان پریشان تٔمِس چھِ آسان چھِ الگ تھلگ نَفَر مگر اگر سُہ گیمَن کُن چھِ یِوَان یا بَدَل کینٛہہ تٔمِس چھِ ہُم چیٖز نَشہِ گژھان مٔشد سُہ چھِ اَصل اَصل کارَن سۭتۍ لَگَان تِکیازِ ییٚلہِ گیمہٕ چھِ گِنٛدَان ژور نَفَر پانٛژھ نَفَر یا دہ نَفَر چھِ أکۍ سٕے جاے مِلا گِنٛدَن أکۍ سٕے جاے مِلان تَمہِ سۭتۍ چھِ أکِس اَکھ سُںٛد لول محبت بَڑان تہٕ تَمہِ سۭتۍ چھِ یِم پَنٕنۍ غم تَفریٖک تہِ آسَان تِم چھِ مۄکلان أکِس بیٚیِس